خاص بٕڈۍ لیٖڈَر یَتھ منٛز مَہاتما گانٛدھی چھُ یِوان اورنٛگزیب چھُ یِوان یِہِنٛز دلیٖل چھِ مے پَننِس بٕڈبَبَس نِش بوٗزمٕژ سُہ اوس مے وَنان کہِ گانٛدھی جیٖیَن چھ خَطَرناک جدوٗجہَد کٔرمٕژ آزٲدی خٲطرٕ بیٚیہِ اورَنٛگزیبَن تہِ چھِ خَطرناک مُہِم چَلٲمٕژ کہِ ہِنٛدُستان کٮ۪ن لُکَن گژھہِ واریاہ فٲیِدٕ واتُن گانٛدھی جی اوس اَکھ بوٚڈ بار لیٖڈَر ییٚمہِ اسہِ خَطرناک تعاوُن کوٚر ہِنٛدُستان آزاد کَرنَس منٛز انٛگریزٕو نِش